مےٚ باسان مطلب اَسہِ چھُ ایل پی جی چَلان بیٚیہِ یَنہٕ پٮ۪ٹھ مےٚ سونٛچس سمجھِس یَنہٕ پٮ۪ٹھ مےٚ چھِ وُچھمُت أسۍ چھِ تَنہٕ پٮ۪ٹھ سُے چَلاوان باقٕے فایر وایر مطلب یہِ باقٕے زیُن ویُن زالنُک یا کیٛاہ مطلب برٛونٛہہ کالہِ چھِ ٲسۍمٕتۍ یہِ دان دامُر مطلب تَتھ منٛز زالان روٚک زیُن ویُن تہٕ پتہٕ چھِ ٲسۍمٕتۍ تٔتھٕے پٮ۪ٹھ پٮ۪ٹھٕ کَنہِ رَنان مگر مےٚ چھُنہٕ پَنٕنہِ وقتہٕ منٛز سُہ وُچھمُت کِہیٖنٛۍ أسۍ چھِ گیسٕے زالان